تُہۍ چھُو حظ ڈرٛایوَر صٲب مےٚ حظ ٲس کیب بُک کٔرمٕژ ییٚتہِ پٮ۪ٹھ حظ کیٛاہ چھِ اَتھ وَنان بانٛڈی پورہ پٮ۪ٹھ حظ ٲسۍ مےٚ گانٛدربَل کٔرمٕژ کیب بُک مَگر تُہۍ حظ چھُو واریاہ لیٹ مگر یورٕ حظ چھِ مےٚ پانَس تہِ واریاہ أرجیٚنسی بہٕ ہیٚکہٕ نہٕ تیٛوٗتاہ تہِ ویٹ کٔرِتھ کِہیٖنۍ بہٕ حظ چھُسو تۄہہِ رُکویٚسٹہٕ کران تُہۍ کٔرِو مےٚ کیب کینسَل تہٕ یُس رِفَنڈ چھُ سُہ دِیو تُہۍ مےٚ یَتھ ییٚمہِ پٮ۪ٹھ حظ تۄہہِ پیمیٚنٛٹ آیو تٔتھۍ ایکونٛٹَس کٔرِو حظ تُہۍ واپَس سُہ رِپیمیٚنٛٹ تہٕ بہٕ حظ چھُس تہنٛد شکر گُزار اَگر تُہۍ یہِ کٔرِو مگر یہِ حظ چھِ تہنٛزٕے غلطی میٛٲنۍ غلطی چھَنہٕ کیٚنہہ تِکیٛازِ تُہۍ چھُو واریاہ لیٹ مےٚ اوس بیٚیہِ نوٹَس منٛز تہِ تھومُت برابر گژھہِ شارٕپ ینۍ یہِ سَتھ بَجے وُنٛکیٚس حظ بَجے ساڈٕ سَتھ بَجے مَگر وُنہِ تہِ چھَنہٕ کیب نَہ حظ چھُ کیب ڈرٛایور فون تہِ تُلان ووٚں حظ چھِ سو بہٕ تۄہہِ یہِ وایِس مسیج کران کہِ تُہۍ وٲتِو اَگر تُہۍ وٲتمِتۍ ٲسِو مَگر تُہۍ کٔرِو حظ سۄ کینسَل وۄنۍ چھُنہٕ مےٚ کانٛہہ فٲیدٔے مےٚ چھُ نیرُن مےٚ کٔر وۄنۍ بدل کیب بُک ایٚمَرجیٚنسی کیب سۄ حظ آیہِ سۄ حظ گٔے تہنٛز مہربٲنی